ہیٚلو اسلام علیکُم ڈاکٹَر صٲب چھُکھ سا ڈاکٹَر صٲب مےٚ حظ ووت راتہٕ پٮ۪ٹھ کَلہٕ دود یَتھ کَلہٕ دٲدِس وَنہٕ ہَم کیٚنٛہہ علاج چلو شُکریہ ڈاکٹَر صٲب